بہٕ چھُس واریاہ نِوٕز چَنلہٕ بوزان ایٚف ایٚم چھُس بوزان اے آے آر چھُس بوزان مَطلَب آل اِنڈیا ریڈیو چھُس بوزان بیٚیہِ چھُس بوزان بہٕ ڈی ڈی دوٗردَرشَن ڈی ڈی کٲشُر چھُس بوزان بیٚیہ چھِ أسۍ وٕچھان سنسَد ٹی وی چھُس بوزان پارلِمینٹ نِوز چھُس بوزان پوٚلِٹِکل نِوٕز چھُس بوزان سوشَل اِشوٗز نِوٕز چھُس بوزان مَطلَب آز چھُ ٹیٚکنالجی ہُنٛد دور اتھ چھو تۄہہِ ہر کانٛہہ چیٚنل اویلیبل پَننِس سکریٖنَس پیٚٹھ یوٚس تۄہہِ خۄش کَریٚو بوزٕن تُہۍ ہیٚکِو سۄ بوٗزِتھ مَطلَب یِمو چنلو سۭتۍ چھ نہٕ صرف سون یِمو چَنلو بہٕ وَنہ آز ہر کانٛہہ چیٖز چھُ آسان جُڑتھ ہر کانٛہہ چیٖز چھُ آسان جُڑتھ اکھ أکس سۭتۍ کٕہٕنۍ چیٖز چھُ نہٕ الگ آسان اگر أسۍ بہٕ دمہ تۄہہِ مِثال اگر أسۍ بوزو ڈی ڈی کٲشر ہیٚچھو أسۍ نوٚو نوٚو کٲشر الفاظ بیٚیہِ وٕچھو أسۍ سٲنِس سماجَس مَنٛز کیاہ چھُ چَلان بیٚیہِ اگر أسۍ وٕچھو دوٗر درشن اکھ ہیٚچھو أسۍ ہندی سٲنۍ روٗٹس گَژھَن سٹرانٛگ بیٚیہِ ہیٚچھو أسۍ مَطلَب نیشنل لیٚولہ پیٚٹھ کیاہ چھُ چَلان کیاہ کٲم چھِ چَلان بیٚیہِ چھُس وٕچھان بہٕ پارلِمیٚنٹ ٹی وی پارلِمیٚنٹ ٹی وی یَس مَنٛز چھِ لوک سبھا تہٕ راجیہ سبھا تم تہ چھُس بہٕ وٕچھان تتھ مَنٛز چھِ أسۍ ہیٚچھان مَطلَب پارلِمیٚنٹ چھ پارلِمیٚنٹ کِتھ کنۍ چھِ کٲم کران منسٹر کِتھ کنۍ چھِ کٲم کَران تہٕ الیٚکشَن کِتھ کنۍ چھُ سٲنِس کَنٹری مَنٛز سٲنِس ملکَس مَنٛز سَبدان تہٕ بیٚیہِ چھُس بہٕ وٕچھان بیٚیہِ چھُس بہٕ وٕچھان اے آے آر چھُس بہٕ بوزان آن دِ ریڈیو تتھ مَنٛز چھِ ہاوان گورمنٹَن کم کم سکیٖم چھِ لانٛچ کٔرمٕژ تہٕ گورمنٹ کمن کمن نٔے کنٹری سۭتۍ چھِ دوستی کٔرمٕژ تہٕ کمن کمن چیٖزَن سۭتۍ چھ اسہِ فٲیدٕ میلان بہٕ دمہ تۄہہِ مِثال راتھ اوسُس بہٕ بوزان آل اِنڈیا ریڈیو یہِ چھُ اِنڈیُہُک اکھ بروڈکاسٹ ساروے کھۄتہ بوٚڑ ریڈیو سٹیشَن بہٕ اوسُس وٕچھان اِنڈیَہَن چھُ ٹریڈ کوٚرمُت تایوانَس سۭتۍ کتھ مُتعلِق سیمی کنڈَکٹر چپَن سۭتۍ تمو سۭتۍ کیاہ گَژھِ یِم تہِ اَسہِ فون چھِ یِم تہِ اسہِ ایٚلیٚکٹرانِک گیجَٹ تمن چھِ اَسہِ لگان سیمی کنڈَکٹر چپٕس تمن چھِ ضوٚرتھ لگان اِنڈیَہَن کوٚر ٹریڈ سۭتۍ تاکہ تم دِنۍ اسہِ سیمی کنڈَکٹر چپٕس یہِ آو مےٚ یہِ ہیوٚچھ مےٚ تٔتے ییٚلہِ مےٚ یہِ ریڈیو نِوٕز بوٗز بیاکھ بیٚیہِ چھُس بہٕ مَطلَب اِن فیوچر بہٕ چھُس وَنان مُستَقبِلَس مَنٛز کم کم چَنلہٕ یَژھِ بہٕ پَسَنٛد کَرُن مَطلَب بی بی سی نِوٕز چھِ برٹِش بروڈکاسٹ چَنَل چھِ بی بی سی اِنڈیا چھِ یوٚس بی بی سی برٹِش بروڈکاسٹ چَنَل چھِ سُہ چھِ ہاوان اسہ اِنٹرنیشنل لیٚولہِ ہُنٛد مَطلَب پوٗرٕ دُنیَہَس مَنٛز کیاہ چھُ چَلان کیاہ چھ سَبدان تتہِ کیاہ سکیٖمز چھِ تتہِ لانٛچ گَژھان تمن مَنٛز کیاہ فَرَکھ اسہ مَنٛز کیاہ فَرَکھ چھِ یہِ ہیٚوچھ مےٚ کمہ سۭتۍ یہِ ہیٚوچھ مےٚ کیاہ چھِ اتھ ناو ونان بی بی سی نِوزِ سۭتۍ بیٚیہِ چھُس بہٕ ونان اَسہِ پَزِ یِم سٲنۍ سُکول چھِ سٲنۍ کالیج چھِ سٲنۍ یُنورسٹی چھِ اسہ تہِ پَزَن پَننیٚن لَکٹیٚن بَچَن حوصلہ اَفزایی کَرٕنۍ توتہ اگر أسۍ دۄہَس مَنٛز واریاہ پنن ٹایم چھِ سپدان دِوان پَننِس فونَس دِوان اسہِ پَزِ دۄہَس مَنٛز اسہِ پَزِ دۄہَس مَنٛز گَنٹہٕ یا زٕ گنٹہٕ ضوٚروٗری پَننہ نِوٕز چنلہ دِنۍ یوٚس تۄہہِ پَسَنٛد کٔرِو وٕچھِن چاہے تُہۍ کٲشُر کٔرِو چاہے تُہۍ بی بی سی دوٗر دَرشَن کٔرو چاہے سَن سَد ٹی وی کٔرِو چاہے اے آے آر کٔرِو چاہے بی بی سی کٔرِو یوٚس تۄہہِ پنن پَسَنٛد ٲسٕو وِچھان امہ سۭتۍ چھِ اَسہِ ہُشیاری یِوان کہ اَسہِ اوند پوٚک کیاہ چھُ چَلان یمہ سۭتۍ چھ سمجھ تران کہ ایٚلیٚکشَنز کر گَژھَن مَطلَب کم سکیٖمہ آیہِ سٲنِس أسۍ سوسایٹی مَنٛز مدد کرو اکھ اہم رول ادا کرو یا امہ سۭتۍ وٕچھو أسۍ بیٚیہِ أسۍ کِتھ پٲٹھۍ ہیٚکو پَننہ سوسایٹی مَنٛز کَنٹربیوٗٹ کٔرِتھ بیٚیہِ وَنہ بہٕ یِم یۭژاہ چَنلہٕ مَطلَب بیٚیہِ چھِ نِویارک ٹایم تہِ چھِ اکھ چَنَل یِوان تتھ مَنٛز چھِ ہیٚکان وٕچھِتھ نیشنَل لیٚولہِ ہُنٛد وٕچھان اِنٹرنیشنَل لیٚولہ ہُنٛد وٕچھان بیٚیہِ وٕچھو أسۍ کیُتھ ٹریٖٹ چھُ انڈیاہَس مَطلَب باقیَن مَمالِکَن سۭتۍ